مےٚ ہیٚژ راتھ آن لاین اکھ فراک مٔلۍ یُس زَن سبٕز رنٛگُک اوس تہٕ تَتھ ٲس اَتھٕ کٲم کٔرِتھ سُہ اَتھٕ کٲم ٲس تتھ واریاہ زیادٕ شوٗبان تہٕ تَتھ ٲسۍ نرؠن پوش کھٲلِتھ